ویسے اگر بہٕ کتھ کرٕ یُس اسہِ کٔشیٖر منٛز لوکل بِزنس چھُ لوکل ٹریڈ چھُ سُہ چھُ سورے أسۍ کٲشٕرۍ زبٲنۍ منٛزے کران گٔے کانٛہہ مثال دِمہٕ بہٕ تۄہہِ یِم کٲشٕرۍ ٹریڈ یا کٲشُر بِزنس چھُ اسہِ تتھ منٛز چھُ یِوان اسہِ ژوٗنٹھ ہیٚنُک بِزنس تتھ منٛز چھُ یِوان اسہِ ڈونۍ ہیٚنُک بِزنس تتھ منٛز چھُ یِوان اسہِ بادام ہیٚنُک بِزنس جسٹ لایِک تۄہہِ سمجاوٕ بہٕ یتھ پٲٹھۍ أسۍ ژوٗنٹھ چھِ کٕنان ژوٗنٹھ باپار کتھ پٲٹھۍ چھُ کرن اسہِ أسۍ چھِ ژوٗنٹٮ۪ن ہِنٛز ایٚگزامپٕل ژوٗنٛٹٮ۪ن ہِنٛز ڈِٹیل سورے کینٛہہ کران پروایٚڈ أکِس باپٲرِس یٔمِس اسہِ کٕنُن آسہِ تِتھے پٲٹھۍ چھِ ٲسۍ ڈونۍ اگر آسہِ تتھ پٲٹھۍ چھِ کینٛہہ نفر پھیران گرٕ پتہٕ گرٕ یِم کرٛٮ۪کہٕ چھِ دِوان ڈونۍ ما چھِ ہینۍ کینٛہہ ہے ڈونۍ ما چھِو کینٛہہ ہے تِتھے پٲٹھۍ چھِ اسہِ پتہ لگان زِ یِم چھِ ڈونۍ ہیٚوان تہٕ أسۍ چھِ تِمن ڈونۍ کٕنان یتھے پٲٹھۍ چھ ژوٗنٛٹھۍ والنس ٹایمس پٮ۪ٹھ کانٛہہ باپٲرۍ پھیران گامہٕ پتہٕ گامہٕ تمہِ پتہٕ چھِ أسۍ تِمن سۭتۍ ژوٗنٹھۍ ہیٚ دِوان تمہِ پتہٕ چھِ تِمن أسۍ ژوٗنٛٹٮ۪ن ہنٛدۍ پۄنٛسہٕ تِمن رٹان یورٕ دِوان ژوٗنٛٹھۍ یتھے پٲٹھۍ چھِ بادامن ہِنٛز ریٹ یتھے پٲٹھۍ چھِ باقٕے باقٕے واریاہ ویرایٹیٖز کٔشیر منٛز یِوان اسہِ لبنہٕ یِم أسۍ کٲشر لنگویجہِ منٛز أکِس اکھ سۭتۍ ہٮ۪تھ کٕنِتھ چھِ آرام سان کران